آ بہٕ چھٮ۪س کَران فیس بُک اِنَسٹاگرٛام ٹُوِٹَر یوٗز اَتھ پٮ۪ٹھ چھٮ۪س بہٕ نِوزٕ بوزان سانہِ فیملی منٛز چھِ میون مول میٛٲنۍ بیٚنہِ یِم تہِ چھِ یِم ایپہٕ یوٗز کَران تہٕ یِم چھِ اَتھ پٮ۪ٹھ نِوزٕ بوزان حالانٛکہِ اَتھ پٮ۪ٹھ چھِ آسان لگ بگ یِم سارے نِوزٕ رِیَل